ہیٚلو وعلیکم سلام اَصٕل پٲٹھۍ حظ ڈوٗنۍ چھِ گژھان حظ زٕ ہَتھ رۄپیہِ کِلوٗ تہٕ بادَم چھِ گژھان ساڑ ژور ہَتھ آ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ